سٲنِس علاقَس منٛز ہَسا چھِ ڈرٛگٕز گژھان کَم آیہِ کَرنہٕ ڈرٛگٕز ییٚمہِ سۭتۍ کیٛازِ اَسہِ کوٚر پرٛموٹ ییٚتہِ واریاہ زیادٕ سپوٹٕس اَسہِ ہَسا کٔر کھیل کوٗد اَسہِ کٔرۍ اِوٮ۪نٛٹ کٔرۍ اَسہِ کَنڈَکٹ سٕلٮ۪کشَن کرِ اَسہِ اکیڈمی کھُلاوِ اَسہِ فُٹ بالچہِ کِرکَٹچہِ اکیڈمی چھِ اَسہِ کھوجمَژٕ ییٚمہِ وجہ سۭتۍ ہَسا یوٗتھ چھُ تِم چھِ ڈرٛگ نِش دوٗر گژھان تہٕ تِم چھِ یِوان اَسہِ کُن تِم چھِ ڈرٛگٕز کُیِٹ کَران ترٛاوان ڈرٛگٕز تہٕ تِم چھِ اَسہِ کُن یِوان کَران چھِ اَکھ نٔو زندگی شروٗع ییٚمہِ حظ ییٚمہِ وجہ سۭتۍ ہَسا یہِ اِفٮ۪کٹ یُس ڈرٛگَن ہُنٛد چھِ سُہ ہَسا لوٚگ کَم گژھنہِ